ہیٚلَو اَسلام علیکُم تُہۍ چھِو حظ رنٛگہٕ وول مےٚ اوس مَکانَس کَرُن رَنٛگ وۅنۍ کُس کَلر چھُ کَرُن اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک چھُ